گۄڈٮ۪تھٕے یُس میٛٲنۍ مےٚ ٲس نہٕ ڈرٛایِنٛگ بلکُلٕے تَگٲنی بَناوٕنۍ کِہیٖنۍ پَتہٕ یہِ مےٚ چھِ دوس اَکھ تٔمِس چھِ ڈرٛایِنٛگ واریاہ زیادٕ اَصٕل تٔمۍ ہیٚچھنٲونَس بہٕ تٔمۍ ہیٚچھنٲونَس بہٕ گۄڈٕ وارٕ وارٕ پٮ۪ن پٮ۪نسَل تہٕ سِمپٕل کاپی پٮ۪ٹھ گۄڈٕ لۄکٕٹۍ لۄکٕٹۍ یِم ڈرٛایِنٛگ بَناوٕنۍ پَتہٕ ہیٚچھنٲو مےٚ تٔمۍ وارٕ وارٕ تہٕ وارٕ وارٕ وارٕ وارٕ تَتھ منٛز پَتہٕ یہِ ہُنَر ہیٚچھنٲوۍ مےٚ تَتھ منٛز تٔمۍ کِتھ کٔنۍ کَتَن کِتھ پٲٹھۍ چھِ یا پٮ۪نسَل ڈالان کَتَس کِتھ پٲٹھۍ چھِ پٮ۪وان یہِ رٕخ کِتھ پٲٹھۍ چھِ ترٛاوٕنۍ تٔمۍ تھٲو مےٚ اَتھَس تھَپھ تہٕ ہیٚچھنٲوٕم واریاہ زیادٕ پَتہٕ ییٚلہِ مےٚ تٔمۍ ہیٚچھنوو تہٕ گٔیَس بہٕ ڈرٛایِنٛگ واریاہ زیادٕ اَصٕل تہٕ تَگان ٲس مےٚ پَتہٕ مطلب ایٹی پٔرسںٛٹ شیٖتھ پٔرسنٛٹ ٲسۍ مےٚ تَگان ڈرٛایِنٛگ بَناوٕنۍ پَتہٕ کٔر مےٚ کٲم پَتہٕ ییٚلہِ مےٚ شیٖتھ پٔرسنٛٹ ہیوٚچھ پَتہٕ ووٚن مےٚ وٕ ہیٚچھے بہٕ بیٚیہِ یہِ چھِ تھوڑا مطلب یہِ چھِ یُس پرٛٮ۪تھ کٲنٛسہِ چھِ یوٗتاہ تَگان وۄنۍ گژھِ اَتھ منٛز آسُن تیُتھ کینٛہہ یُتھ باقٕیَن نِش مختلف آسہِ پَتہٕ کٔر مےٚ اَکہِ دۄہ آنلاین سٔرٕچ ڈرٛایِنٛگ بَناونَس منٛز اَتہِ کوٚر مےٚ پَتہٕ کٕلاسِز اَتہِ اوس کیٛاہ تھانۍ اَتہِ ٲس أیٚکہِ سُہ ایٚکہِ دیویا میم دیویا آٹِسٹ تٔمۍ اوس سُہ ٲس ہیٚچھناوان ڈرٛایِنٛگ کَرٕنۍ تٔمِس ٲسۍ آنلاین تِم کورسٕز چَلان تہٕ پَتہٕ کوٚر مےٚ تٔمۍ سُںٛد سُہ کورٕس جاین سُہ اوس ترٛٮ۪ن رٮ۪تَن ہُنٛد کورٕس تٔمۍ ہیٚچھنٲوۍ أسۍ تَتھ منٛز نٔے نٔے اینڈ ٹٮ۪کنیٖک ہیٚچھنایَن نَیہِ نَیہِ یِمہٕ یِم نٔے نٔے طریٖقہٕ ہیٚچھنٲیِن کِتھ پٲٹھۍ چھِ کَتَس چھِ پٮ۪وان کیٛاہ کَرُن یِتھ پٲٹھۍ زَنہٕ بہٕ ڈرٛایِنٛگ ہٕنٛز مٲہِر بَنے یَس تہٕ مےٚ مےٚ تَجہِ واریاہ اَصٕل ڈرٛایِنٛگ بَناوٕنۍ تہٕ بہٕ چھَس آز واریاہ زیادٕ اَصٕل ڈرٛایِنٛگ بَناوان بیٚیہِ چھَس بہٕ پَتہٕ پَنٕنۍ پنٛنِس سوشَل میٖڈیا ہٮ۪نٛڈلَس پٮ۪ٹھ باقٕیَن سۭتۍ تہٕ بٲگراوان پَتہٕ چھِ مےٚ تَتھ پٮ۪ٹھ آرڈَر یِوان تِم چھَس بہٕ بَران تہٕ تٔمۍ سۭتۍ چھِ مےٚ مطلب بہٕ میون یُس تٔمۍ سۭتۍ چھِ پَتہٕ پونٛسہٕ تہِ ہٮ۪کان زیٖنِتھ یُس ڈرٛایِںٛگ مےٚ ہیٚچھ یہِ ہیٚچھ مےٚ واریاہ زیادٕ اَصٕل گۄڈٮ۪تھٕے چھِ میون أمِس یُس یُس بہٕ ساروی کھۄتہٕ زیادٕ شُکُر گُزار چھَس سۄ چھَس بہٕ پنٛنٮ۪ن دوستَن ہِنٛز کیٛازِکہِ تٔمۍ ہیٚچھنٲو مےٚ گۄڈٕ گۄڈنٮ۪تھ ہیٚچھنٲو مےٚ تٔمۍ ڈرٛایِنٛگ بَناوٕنۍ پَتہٕ یُس مےٚ یَتھ اَتھ کارَس منٛز مٲہِر کرنہٕ خٲطرٕ یُس بہٕ دٔیِم شُکریہ چھَس یژھان کَرُن سُہ بیٚیہِ یژھان دیویا میم کَرُن کیٛازِکہِ تٔمۍ ہیٚچھنٲو اَسہِ واریاہ زیادٕ پنٛنِس کورسَس منٛز واریاہ زیادٕ اَصٕل پٲٹھۍ ڈرٛایِنٛگ بَناوٕنۍ تہٕ مےٚ لٔج تٔمۍ سٕںٛز ڈرٛایِنٛگ بَناوٕنۍ اَوَے خۄش کیٛازِکہِ سُہ ٲس وار وار گۄڈٕ ٲس سُہ ہیٚچھناوان اِنسانَس اَکھ اَکہِ لَٹٮ۪ن گۄڈنیُک اَکھ ہیوٗ قدم ٲس سُہ تُلان دَپان ٲس وُنہِ یَتَن اَتھ یَتَن ہَسا چھِ اِتھ کَنَن کَرُن تہٕ یَتَن چھِ اِتھ پٲٹھۍ چھِ لایِن ترٛاوٕنۍ اِتھ پٲٹھۍ چھِ یہِ اِتھ پٲٹھۍ یَتَن چھِ اِتھ کَنَن کرُن سُہ ٲس اَسہِ پیٖنٛتِس پیٖنٛتِس تھاوان نظر تہٕ ہیٚچھنٲوۍ تٔمۍ أسۍ واریاہ زیادٕ اَصٕل پٲٹھۍ وارٕ وارٕ وارٕ وارٕ وارٕ وارٕ ییٖتِس کالَس أمۍ أسۍ تٔمۍ ماسٹر اَتھ کارَس منٛز ایٖتیٛاہ ہُنَر منٛد بَنٲوۍ زِ آز چھِ مےٚ آز چھَس بہٕ تَتھ پٮ۪ٹھ پونٛسہٕ ہٮ۪کان زیٖنِتھ اَکھ چھَس بہٕ اگر مےٚ کانٛہہ تہِ وَنہِ مےٚ یہِ ڈرٛایِنٛگ دِ بَنٲوِتھ بہٕ چھَس کھَڑا کھَڑا تَس سٕنٛز ڈرٛایِںٛگ ہٮ۪کان بَنٲوِتھ یِم یِم سارے ٹٮ۪کنیٖک یِم یِم سارے طریٖقہٕ یِم ہیٚچھنٲوۍ مےٚ پنٛنہِ دِ دیویا میم بیٚیہِ پنٛنہِ فرٛٮ۪نٛڈِ بہٕ چھَس تِہُںٛد واریاہ زیادٕ شُکُر گُزار تہٕ تِتھَے کَن ہیٚکہِ مےٚ یِم ہیٚچھِتھ